مےٚ چھِ ساروٕے کھۄتہٕ زیادٕ گرم سیٖزن وارِیاہ زیادٕ پسنٛد کیوٗنکہِ تمہِ دۄہ چھِ أسۍ کُنہِ تہِ جایہِ ہیٚکان گٔژھتھ نہ چھُ روٗد پیٚنُک خوف آسان تہٕ نہ شیٖن پیٚنُک تہٕ بیٚیہِ چھُ آسان اندٲرے بِہُن کیٚنہہ نیٚبر تہٕ کیوٗنکہِ تِمن دۄہن چھُ سکوٗل تہِ ہیٚکان گٔژھتھ کولیج تہِ کُنہِ تہِ جایہِ چھِ تمنٕے دۄہن پِکنِک وکِنِک سُہ چھِ أسۍ ہیٚکان سمر سیٖزنسٕے منٛز گٔژھتھ توے چھُ مےٚ سمر سیٖزن وارِیاہ زیادٕ پسنٛد